مےٚ چھِ اَکھ بوے تٔمِس چھُ ناو موسن أسۍ چھِ دۄنوَے اَکے تھزرٕکۍ مگر تٔمِس چھِ میٛانہِ کھۄتہٕ زیادٕ شَرارت کھژان اور بیٚیہِ چھِ تٔمِس واریاہ جلدٕے شَرارت کھَژان